اَسَلامُ علیکُم اہَن حظ ؤنِو اہَن حظ اَسہِ چھِنہ ہُہ فون اوس اَتہِ سمبولوٕ

ٹھیٖک حظ چھُ اَتھ کوٗت حظ ووت رَقم کوٗتاہ ووتُس اَتھ

اہن حظ اَتھ اوس اَتھ اوس ڈِسپٕلییَس تہِ اوس اَتھ پٮ۪ٹھٕ سُہ داغ ہیوٗ سُہ

اَدٕ حظ تَتھ کوٗتاہ تان لٲگَسہٕ اگر أسۍ اَتھ یہِ بدلاوو

ڈِسپٕلے یَتھ ہُتھ کوٗتاہ کھوٚت رَقَم یُس یہِ سمبولوٕ زٕ ساس حظ اَدٕ یہِ چھُ گژھان واریاہ تُہۍ اگر یہِ مٔلی ہیٚیِو تہٕ تُہۍ کوٗتاہ ہیٚکِو اَتھ دِتھ نہ حظ یہِ چھُ اوٚنمُت پَرسُے پنٛدہَن ساسَن

اَدٕ حظ کینٛہہ نہ حظ اگر ہیوٚر پَہمَتھ کٔرۍ ہُیٚس ریٹ کینٛہہ تہٕ وۄنۍ اَسہِ تہِ چھُ اوٚنمُت پَرسُے یہِ

اَدٕ اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ تھٲیوٕس تیٚلہِ یہِ ڈِسپٕلے تہِ یِتھٕے کٲٹھۍ تہٕ وۄنۍ ہَن تہٕ رۄپیَس زٕ ساس ہُتھ ووت رۄپیَس زٕ ساس نا وۄنۍ تَتھ گژھِ نا کَم کینٛہہ اَدٕ حظ ٹھیٖک چھُ أسۍ کَر ہٮ۪کو ؤسِتھ وۄنۍ اَدٕ حظ ٹھیٖک چھُ تُلِو حظ اَکہِ بَجہِ تانۍ ہٮ۪کو أسۍ تیٚلہِ وٲتِتھ اور تہٕ اَدٕ حظ بِہِو اَدٕ حظ بہِو اَسَلام علیکُم